وعلیکُم سَلام اسلامُ علیکُم ہاں

اچھا روٗم چھِ ایویلیبٕل تُہۍ کۭتیاہ ٹوٗرِسٹس چھِو وٕنکٮ۪س پانَس سۭتۍ پانٛژھ ٲٹھ کَمرٕ چھُوا ضوٚرَتھ کیٚنٛہہ چھُنہٕ پَرواے ییٚتہِ چھُ واریاہ زیادٕ فیسَلٹی کِہیٖنۍ پَرواے تُہۍ اِیو تُہۍ دِیِو نظر تُہۍ ییٚلہِ پانَس یِمَن خٲطرٕ چھِ یہِ تُہۍ ؤنِو سُہ فیسَلٹی چھِ ییٚتہِ سٲرٕے روٗم تہِ چھِ ایویلیبٕل بیڈِنٛگ تہِ چھِ ٹھیٖک پٲٹھۍ اے سی تہِ چھُ روٗمَس لٲگِتھ پرٛٮ۪تھ کینٛہہ فیسَلٹی چھِ ییٚتہِ آ کھٮ۪ن چٮ۪ن چھُ سورُے چاہے تُہۍ اِنڈیَن چھُو ضوٚرَتھ چاینیٖز چھُ ضوٚرَتھ کشمیٖری وازوان چھُو ضوٚرَتھ یہِ تُہۍ یِژھِو تہِ چھِ ییٚتہِ ایویلیبٕل واشروٗم تہِ چھُ بیڈروٗم تہِ چھُ پرٛٮ۪تھ کانٛہہ فیسَلٹی چھِ ییٚتہِ ؤنِو کیٛاہ کَتھ چھُو تۄہہِ کَرٕنۍ اۭں سُہ دِمہو تۄہہِ کَمِشَن پانٛژھ پٔرسَنٛٹ بیٚیہِ کوٗتاہ دِمہو تۄہہِ بہٕ أکِس نَفرَس دِمہو أکِس روٗمَس دِمہو تۄہہِ بہٕ پانٛژھ پٔرسَنٛٹ ییٚلہِ تُہۍ ما فِفٹی پٔرسَنٛٹ چھِ زیادٕ گژھان وَنۍ تُہنٛدِ موٗجوٗب تُہنٛدِ موٗجوٗب دِمہو تۄہہِ بہٕ وَنۍ وُہ پٔرسَنٛٹ ہٮ۪کہٕ بہٕ دِتھ زیادٕ سُہ زیادٕ ہٮ۪کہٕ بہٕ وُہ پٔرسَنٛٹ اۭں بہٕ دِمہٕ ہا بہٕ دِمہٕ پنٛژاہ وُہ پٕنٛژٕہ پٔرسَنٛٹ تہِ کمۍ ووٚن بہٕ دِمہٕ ہا تۄہہِ ترٕٛہ پانٛژٕ پٔرسَنٛٹ مگر پَتہٕ گژھِ نا مطلب کہِ تۄہہِ چھو پانَس پَتہٕ اَز کوٗتاہ ہُہ چھُ گژھان وَنۍ تُہٕنٛدِ خٲطرٕ ہٮ۪کہٕ بہٕ دِتھ زیادٕ سے زیادٕ زیادٕ سے زیادٕ ہیٚکہٕ بہٕ دِتھ تٕرٛہ بَس تٕرٛہ ایبو ہٮ۪کہٕ نہٕ بہٕ دِتھ کِہیٖنۍ تہِ آ بیٚیہِ دِیِو تُہۍ پانہٕ تہِ ہوٹلَس دِیو تُہۍ نظر تُہۍ وُچھِو ییٚتہِ کٕم کٕم فیسَلٹی چھِ تۄہہِ باسوٕ پانَس تہِ تۄہہِ وٕچھِو پَتہٕ پانہٕ تہِ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ أزِتھ کیٚنٛہہ چھُنہٕ پَرواے تُہۍ یِیِو تُہۍ دِیِو پانہٕ تہِ نظر تُہۍ وُچھِو ییٚتہِ چھِ پرٛٮ۪تھ کانٛہہ فیسَلٹی چاہے بیڈروٗم آسہِ ضوٚرَتھ کیٛاہ آسہِ ضوٚرَتھ کیٛاہ نہٕ آسہِ ضوٚرَتھ کھٮ۪ن چٮ۪ن چھُ ییٚمہِ کٕہٕنۍ تہِ پرابلِم گژھنُک کھٮ۪ن چٮ۪ن گژھِ گژھنہِ کانٛہہ پرٛابلِم چاہے تۄہہِ اِنڈیَن چھُو ضوٚرَتھ چاینیٖز چھُو ضوٚرَتھ واز کٔٲشُر وازوان چھُ ضوٚرَتھ پرٛٮ۪تھ کیٚنٛہہ چھُ ییٚتہِ ایویلیبٕل یِتھَے ساروِ تہِ چھِ ییٚتہِ چلو اَسلام علیکُم